تُہۍ چھُو پیٖکسا آٹو موبایِل کۄلگامہِ پٮ۪ٹھ آ اَسہِ حظ اوس بُک کَرٕنۍ حظ کیب اَکھ اَسہِ حظ چھُ گژھُن عالم گٔج پٮ۪ٹھ حظ چھُ اَسہِ گژھُن پہلگام جی پانٛژمہِ اَگست حظ چھُ اَسہِ کَرُن یہِ اَمہِ علاوٕ ؤنۍ تَو حظ مےٚ اَتہِ کیٛاہ کیٛاہ آپشَن چھِ اٮ۪ویلیبٕل حظ کیب علاوٕ چھِ حظ اَتہِ سوموٗ چھا ایویلیبٕل یا بٔڑ گٲڑۍ تہِ حظ چھا ایویلیبٕل آ یہِ حظ چھُ سانہِ گامہٕ پٮ۪ٹھ حظ عالم گَنجہِ پٮ۪ٹھ چھُ حظ یہِ اَتہِ پٮ۪ٹھ أسۍ گژھو حظ پہلگام اَسہِ چھِ فیملی ٹرٛپ حظ تَمے خٲطرٕ حظ آ ڈیٹ حظ چھُ پانٛژھ اَگست اوکے اوکے